سَپوٹسَس مےٚ چھِ ساروی کھۄتہٕ زیادٕ پَسنٛد کِرکٹ اَسہِ چھُ وۄنۍ محلَس منٛز تہِ ٹیٖم اکھ بیٚیہِ چھُ یہِ أسۍ چھِ گِنٛدان پانہٕ ؤنی یِکوٹَے تَتھ منٛز چھِ یِوان اِکرام واحد بوپوٗ دامِن سُہیل ناصِر عادِل شوٗماکر ادنان تہٕ بیٚیہِ تہِ پانٛژھ شےٚ نَفر أسۍ چھِ گِنٛدان ییٚتی یَتھ بہِ کیٛاہ چھِ اَتھ ناو بیٚمِنۍ بیٚمِنۍ گرٛاوُنٛڈَس منٛز گِنٛدان تہٕ أسۍ چھِ گِنٛدان أتی تہٕ بیٚیہِ چھِ تَمہِ وَرٲے تہِ اگر أسۍ وٕچھو واریاہ گرٛاوُنٛڈ چھِ أنٛدۍ پٔتۍ تہِ ییٚتہِ زَن کَشمیٖر یونیورسٹی منٛز چھِ بوٚڈ گرٛاوُنٛڈ شیرِ کَشمیٖر سٕٹیڈیَم چھِ اِسلامیہ کالیج چھُ رَڈٕپورِ چھُ رازے کٔدلہٕ چھُ شارجاہ گرٛاوُنٛڈ چھِ وغیرہ وغیرہ